یُس سانہِ کٔشیٖرِ منٛز یُس ڈانسٕچ اگر کَتھ کَرو یُس پاپلَر ڈانٕس سانہِ سُہ چھِ روٚف تہٕ سُہ چھُ عام طور زَنہِ کَران سُہ روٚف مَرد چھِنہٕ سُہ کَران کیٚنٛہہ اوٚوَر آل چھِ زَنہِ کَران سُہ چھِ سون پاپلَر ڈانٕس تہٕ پرٛٮ۪تھ اوکیجَنَس منٛز چھِ یِوان سُہ کَرنہٕ اوٚوَر آل چھِ کَران ییٚمہِ ساتہٕ اوکیجَن آسہِ یا خانٛدَر آسہِ تَتھ دورَن کَرو أسۍ سُہ یا کانٛہہ بوٚڑ فٮ۪سٹِوَل آسہِ فار اٮ۪گزامپٕل عیٖد الفطر یا عید الضحیٰ آسہِ یا تَتھ دوران چھِ أسۍ کَران سُہ روٚف یا اَگر بَدل کانٛہہ کوٚمِٹی کانٛہہ بَدَل کانٛہہ فٮ۪سٹِول اوس تَتھ دوران تہِ چھِ شِرکت کَران تَتھ منٛز أسۍ